سٲنِس ایریا ہَس مَنٛز چھِ زیادٕ تر ہاکھ یِوان وَونہٕ ہاکَس چھِ بَڑٕ محنت گَژھان لَگان امِس آرمَس چھِ بٔڑۍ محنَت آسان اتھ گۄڈٕ کھَنُن پوٚتُس تَیار کَرُن پوٚتُس بیول چھَکُن پوٚتُس چھُ ہاکھ کَران ہاکھ چھُ نہٕ اِزہ دِوان کِہِیٖنۍ لُکھ چھِ پریٚفَر کَران زیادٕ تَر ہاکھ کھیٚنَس ہاکَس مَنٛز چھُ مازَس سۭتۍ مَزٕ روزان ہاکھ چھُ یُس تہِ بیٚمار آسہِ ییٚمِس نہٕ کانٛہہ چیٖز میادٕ دود آسہِ تمِس چھُ ہاکھ پَسَنٛد آسان بیٚیہِ چھِ سٲنِس عَلاقَس مَنٛز ژونٛٹھۍ زیادٕ کھسَان ژونٛٹٮ۪ن چھِ واریاہ قسم ییٚتہِ مگر ڈیٚلشَس ژونٛٹھۍ یِم چھِ سٲنِس عَلاقَس مَنٛز تِمَن چھِ زیادٕ ڈِمانٛڈ مارکٹَس مَنٛز اور ہیٚلتھ خٲطرٕ تہٕ چھِ بیٚٹَر تِم روزان تہٕ پریٚفَر چھِ پَبلِک کَران یُس وۄنۍ اَسہِ یِم تہِ باغہٕ وٲلۍ چھِ تِم چھِ پریٚفَر کَران یِمے ژونٛٹھۍ وَوٕنۍ اصل قسم ژونٛٹھۍ بَلگیریا چھِ ڈیٚلِشَس چھِ مَہرٲجی چھِ تہٕ تِم چھِ زیادٕ مارکٹَس مَنٛز یِوان کٕننہٕ سارنٕے اصٕل صحتہِ خٲطرٕ تہِ چھِ میادٕ خٲطرٕ تہِ چھ بیٚٹَر روزان بیٚیہِ چھِ گِلاس ییٚتہِ گِلاس تہِ چھِ واریاہ اصٕل چیٖز گِلاسَس چھِ سَتھ قسم آسان تہٕ ییٚتہِ چھِ زیادٕ ڈَبٕل سِنٛگل ڈَبٕل گلاس سِنٛگل گلاس تِمَن وَنان مِشری گِلاس وَنان مِشری گِلاسَس چھِ زیاد مَزٕ آسان باقیَو کھۄتہٕ تَتھ چھ کھنٛڈٕ مَزٕ آسان تہٕ تَتھ تہِ چھِ واریاہ ییٚتہِ یِم گامہٕ وٲلۍ چھِ ییٚتہِ یِم أنٛدۍ پٔکۍ چھِ یِم باغہٕ وٲلۍ تِم چھِ پریٚفَر کران یِمے گِلاس کُلۍ لاگان تَتھ کھاد دِوان بٔڑۍ گَژھان أکِس أکِس چھِ نیران ہَتھ ہَتھ پیٖٹ نیران پوٚتُس کران نیٚبَر سوزان یا ییٚتہِ کھیٚوان بیٚیہِ چھِ اَسہِ ڈونۍ ییٚتہِ کٔشیٖرِ مَنٛز چھِ عام زیادٕ ڈونۍ ڈونۍ تہِ چھِ ییٚتہِ پانٛژھ قسم ڈونن مَنٛز تہِ چھِ واریاہ بوٚڑ قسم آسان اکھ قسم چھُ کاقُد ہیٚو آسان بَڑٕ صحتہِ خٲطرٕ چھ واریاہ اصٕل رازمہ دال چھِ ڈونۍ چھِ یا کہِ چَنہٕ دال چھِ ییٚتہ ہیٚمبہٕ کھَسان زیادٕ تَر یہِ چھِ پروڈَکشَن امہِ سۭتۍ تَمام واریاہ گَرٕ پَکان امہِ سۭتۍ چھِ واریاہ تَرقی گَژھان بیٚیہِ چھِ اَسہِ ییٚتہِ زیادٕ تَر کھَسان کوٚنٛگ کوٚنٛگ چھُ واریاہ ییٚتہِ کوٚنٛگ پوش چھ نیران کوٚنٛگَس تہِ چھِ ڈِمانٛڈ ییٚتہِ نیٚبرٕ پلس بیٚیہِ صحتہٕ خٲطرٕ تہٕ واریاہ اصٕل واریاہ اصل روزان تہٕ تَتھ تہِ چھِ ڈِمانٛڈ واریاہ بیٚیہِ چھ پَبلِک پریٚفَر کَران زیادٕ کوٚنٛگٕے لاگنٕچ اَکے لَٹہِ چھِ یِم لاگان بَس ؤرۍ یَس مَنٛز پَتہٕ چھُ پانے فَصل کھَسان نہَ چھُ تَتھ آب آسان دِنٕچ ضرورت نہَ کینٛہہ زیادٕ محنَت تہٕ چھ نہٕ گَژھان کینٛہہ بیٚیہِ چھِ اَسہِ ییٚتہِ زیادٕ تَر زیادٕ تَر ییٚتہِ بادام بادام چھِ کٔشیٖر مَنٛز کَم مگر سٲنِس عَلاقَس مَنٛز چھِ زیادٕ بادام لُکھ چھِ زیادٕ پریٚفر کران یِم بادام کُلۍ لاگان اتھ دَوا چھَکان اتھ کران دیکھ بال پوٚتُس چھُ یہِ بادام جَمَع کران تہٕ پوٚتُس دِوان تہٕ اَسہِ چھِ ییٚتہِ واریاہ امہ سۭتۍ غریٖب طبقہٕ یُس تہِ چھُ سُہ چھُ اتھ اتھ پٮ۪ٹھ واریاہ ترقی کران تہٕ مُجہِ چھِ گازرِ چھِ زیادٕ چھِ تِہٕنٛز تہِ گَژھان پروڈَکشَن ییٚتہِ تہٕ پریٚفَر چھِ کران زیادٕ مُجہِ گازرٕ لاگٕنۍ